اگر أسۍ کتھ کرو اَسہِ کَم چیٖز چھِ پٮ۪وان یِم گاڈٕ رَٹنہٕ خٲطرٕ ضٔروٗرت تو اَسہِ چھُ گۄڈنِکُے چیٖز أسۍ کران کٲم أسۍ چھِ گۄڈَے گاڈٕ رَٹنہٕ خٲطرٕ بومسیٖن تہِ چھِ اَسہِ تَمہِ خٲطرٕ ضوٚرَتھ یم زمیٖنَس اَندَر چھِ نیران تَمہِ خٲطرٕ چھِ اَسہِ پٮ۪وان واریاہ زمیٖن کھَنٕنۍ ییٚلہِ زمیٖن کھَنان چھِ تہٕ تَمہِ منٛز چھِ نیران بومسِنہِ مگر تِمو بومسِنیو منٛز تہِ چھِ اَسہِ پٮ۪وان یِم مد چھِ تِم چھِ الگ پٮ۪وان کَڑنہِ یِم نَر چھِ تِم چھِ پٮ۪وان الگ کَڑںہِ ییٚلہِ أسۍ تِمَن گرٛیڈِنٛگ چھِ کَران ییٚلہِ أسۍ تِمَن الگ الگ چھِ کَران تہٕ أسۍ چھِ اَتھ نر بوٚمسِن لاگان تاکہ یُس یہِ گاڈ چھِ أمِس چھِ واریاہ بومسیٖن نَر پَسَنٛد اگر أسۍ وٕچھو کینٛہہ ژھَن ؤریَن مَنٛز گوٚو یہِ واریاہ تبدیٖل گٔے اتھ مَنٛز برونٛہہ ٲسۍ أسۍ لاگان اتھ وول بیٚیہِ ٲسۍ لاگان اتھ سُہ لٲن تہٕ بیٚیہِ ٲسۍ لاگان لوٗ لورِ سُہ گَنڈان سُہ تَمِچ سُہ لٲن تہٕ اَدٕ ٲسۍ أسۍ یہِ رَٹان مگر اگر أسۍ وٕنۍکٮ۪ن کِس دورَس مَنٛز وٕچھو تِم سٲلِم چیٖز گٔے کَنڈَم مان تِم گٔے ختم آز چھُ اورَے یِوان بَنٲیتھے اکھ لٲن تہٕ بیٚیہِ وول بیٚیہِ چھِ تتھ سۭتۍ آسان سُہ لوٗر سُہ چھِ آسان واریاہ مَضبوٗط یُس بِرنٛہِم ٲس تہٕ سُہ ٲس نہٕ تیٖژ دٔر کینٛہہ ییٖژاہ یہِ چھِ دٔر تہٕ یہِ چھُ واریاہ اکھ اتھ منٛز چینج آمٕژ أزکِس دورَس مَنٛز برٛونٛہہ کِس زَمانَس مَنٛز اوس اَسہِ پٮ۪وان واریاہ مُشکِلاتَن ہُنٛد کَرُن أسۍ ٲسۍ مَنٛزٕ گاڈ تہِ اوس کانٛہہ رَٹان تہٕ سُہ اوس لوٗر پھٕٹراوان یا لٲن اوس ژَٹان مگر یُتھُے یُتھُے أزیُک دور آو نوٚو دور آو نوٚو زمان آو تہٕ یتھ مَنٛز چھِ آز أسۍ واریاہ چیٖز تِم وٕچھان یِم تَمہِ خٲطرٕ بہتر چھِ